اَکہِ دۄہ ہسا اوسُس بہٕ گرِ پَتہٕ گوٚو کٲم کیٛاہ سا گٔے پَتہٕ ٲسۍ تَنٛگ آمٕتۍ واریاہ ایٚکزام ویٚکزام اوس دیُتمُت پَتہٕ ہسا ٲسۍ گرِ آمٕتۍ تَنٛگ پَتہٕ کوٚر اَسہِ دۅیو ترٛیٚیو یارو کوٚر ف ون دوٚپُکھ ہُو کَتہِ چھِو دوٚپُس بہٕ چھُس گرِی دوٚپُکھ ؤتھِو اَز دِمو چَکرا جنگل کُن تہٕ مےٚ مانیٛاکھ نہٕ کیٚنٛہہ پَتہٕ کوٚر تِمَو اِنسِسٹہٕ دوٚپُکھ ہَے نہَ گژھو گژھو تہٕ مےٚ دوٚپُک چلو ٹھیٖک چھُ تہٕ گژھو کیٚنٛہہ پَرواے چھُنہٕ پَتہٕ دوٚپ اَسہِ چیٖز ویٖز کیٛاہ لَگہِ ہے تور بہٕ راتَس رُکنہٕ خٲطرٕ تہٕ تُلۍ اَسہِ تِم چیٖز ویٖز میگی ویگی تُج واریاہ چیٖز تُلۍ تہٕ ؤتھۍ تہٕ درٛاے اَسہِ نِی نٮ۪صبس ہا نِی گٲڑۍ تہٕ پَتہٕ گٔیہِ تتہِ اَپور پٲنٛژھ دَہ کِلوٗ میٖٹر پیدَل اوس سُہ جَنگُل تہٕ گٔے توٗرۍ ییٚلہِ أسۍ تور وٲتۍ دیُت اَسہِ ٹٮ۪نٛٹ وٮ۪نٛٹ اَصٕل پٲٹھۍ تہٕ بیٚیہِ سۅے بیٖٹھ تہٕ نٔوٕے عجیٖب آوازا گٔے کیٛاہتانۍ کُل کُلہِ پٮ۪ٹھ سُہ اوس لۄکٔٹُے کُل تمہِ پٮ۪ٹھ گٔے عجیٖبٕے آواز مےٚ ترٛوو نظر تہٕ مےٚ باسٮ۪و نوٚوُے کیٛاہتانۍ کِرٛیشَن قۄدرَتٕچ مےٚ اوس نہٕ دُنۍیِہُک مےٚ اوس نہٕ زانٛہہ وُچھمُت فوٹوٗ گرٛافن منٛز نہَ کُنہِ شایہِ زٕنٛہےٕ اوس نہٕ مےٚ سُہ وُچھمُت مگر سُہ اوس بَڈٕ زَبردس تٔمِس اوس اَلگٕے حِسابا تٔمِس ٲسۍ گردن ٲسۍ تٔمِس زیٖٹھ زَنٛگہٕ تہِ آسَس زیٖچھِ تونتھ ٲسۍ تٔمِس ٹھیٖک تیٖژ ٲسٕس نہٕ زیٖٹھ کیٚنٛہہ مگر لٔٹ ٲسۍ تٔمِس واریاہ زیادٕ زیٖٹھ سۄ ٲسۍ سَفید تٔمِس لٔٹ ٲسۍ تٔمِس سَفید پَتہٕ ٲسٕس سَفید منٛزَس ٲسۍ نیٖج ہِش کیٛاہتانۍ سۄ لٔٹ یٔڈ تہِ ٲسٕس یٔڈ ٲسۍ تٔمِس سیفران کَلرٕچ مےٚ چھُنہٕ زِنٛدگی منٛز زانٛہہ تٮُ۪تھ حِسابٕے وُچھمُت تٔمِس کیٛاہ اوس بڈٕ زَبردست ٲسۍ سۄ سۅ آواز تہِ کَران بدلٕے پٲٹھۍ پَتہٕ ییٚلہِ أسۍ برٛونٛٹھ گٔے اَسہِ دوٚپ یہِ کھوژِ شاید أسۍ پٔکۍ برٛونٛٹھ برٛونٛٹھ برٛونٛٹھ برٛونٛٹھ برٛونٛٹھ تہٕ سۄ کھوٗژ نہٕ مَگر کیٚنٛہہ سۄ ٲس اَسہِ وُچھان سُہ گوٚو خدایا یہِ کیٛاہ قٕصا چھُ یہِ کیٛاہ قۄدرَتا چھُ مَگر سۅ ٲس واریاہ زَبردس یِتھٕے کٔنۍ چھُ مےٚ چھُ واریاہ وُچھمٕتۍ یِتھٕے کٔنۍ پَتہٕ گٔے أسۍ یِتھٕے کٔنۍ بیٚیہِ شاید نہَ تَتی ٲسۍ أسی تہٕ پَتہٕ کھٔتۍ أسۍ ہیوٚر پَہمَتھ تھوڑا تہٕ تَتہِ تہِ وُچھ اَسہِ الگٕے تَتہِ وُچھ اَسہِ سُہ ہُو سُہ کۅکُر ہیٛوٗو چھُ آسان سُہ چھُ وُپھ سُہ چھُ ووٚٹھ تہِ تُلان تہٕ بیٚیہِ چھُ پَکان پیدَل تہِ اَسہِ وُچھ سُہ عجیٖبٕے سُہ تہِ اوس کَران کۄکر آوازٕے اوس سُہ کَران أسۍ گٔے حٲران خدایا یہِ کۄکُر کَپٲرۍ یوڑ أسۍ چھِ پَتے دَوان دَوان دَوان تہٕ تَتہِ وُچھ اَسہِ سُے مگر سُہ مےٚ اوس نہٕ کۄکرس ہیٛوٗے باسان مگر کۄکُر اوس نہٕ سُہ کیٚنٛہہ پَتہٕ گوٚو مَنٛزٕ کیٚنٛژھ ٹایم پتہٕ ووٚن اَسہِ سُے گرِ کٮ۪ن سُے تہٕ پَتہٕ دوٚپ گرِ کٮ۪و دوٚپُکھ سُہ چھُ آسان برابر کۄکرس ہِوُے اَسہِ دوٚپُس یِتھٕے کٔنۍ سُہ چھُ آسان کۅکرس ہِوُے دوٚپُکھ اَچھا ٹھیٖک چھُ تہٕ پَتہٕ ووٚن تِمَو تہِ دوٚپُکھ اَوا اَوا سُہ چھُ آسان سُہ چھُ وۄتھان شیٖنَس منٛز چھُ سُہ وۄتھان بٔستِین کُن تہِ تٔمِس چھِ وَنان وَنہٕ کۄکُر دوٚپُکھ سُہ چھِ کھٮ۪وان تہِ سُہ چھُنہٕ سُہ چھُ حَلال سُہ چھُ کھٮ۪وان تہِ مَگر سُہ تہِ اوس بڈٕ زبردَست کرٛیشَن ٲس سۅ بڈٕ خوٗبصوٗرت اوس سُہ بیٚیہِ ہسا چھُس بہٕ اَکہِ دۄہ گرِ بِہِتھ تہٕ پَتہٕ دوٚپ گرِکٮ۪و دوٚپُکھ وۅنۍ گژھ ژٕ کھاہَس پٮ۪ٹھ کھاہَس دِ نَظر آب آو وُچھ ووٚتا کِنہٕ وُنہِ چھُ پَرے تَیٚلہِ لاگُس آب بیٚیہِ بہٕ ییٚلہِ تور ووٚتُس تہٕ مےٚ لوگ آبا وابا وۅنۍ تہٕ تَتہِ اوس نٔزدیٖکٕے بٔٹھِس پٮ۪ٹھ اوس تَتہِ کُل اَکھ بہٕ گوس تَتھ کُلِس نٔزدیٖک تہٕ مےٚ باسٮ۪و عجیٖبٕے مےٚ باسیٚے رینبو کلٲرڈ کیٛاہتانۍ بدل مَلٹی کَلٲرڈ بوڈا اَکھ بہٕ گوٚس تٔمِس واریاہ برٛونٛٹھ مےٚ وُچھ سُہ مَگر سُہ اوس زَبردست خوٗبصوٗرت پَتہٕ تُل مےٚ تٔمِس فوٹوٗ پِکچر تہِ کٔر مےٚ کِلِک پتہٕ تٔمِس پَتہٕ کوٚر مےٚ سُہ شِیر سِٹوری پٮ۪ٹھ تہٕ پَتہٕ دوٚپ واریاہو دوٚپُکھ یہِ چھُ بڈٕ زَبردست یہِ کَتہِ وُچھُتھ ژےٚ مےٚ اوس سُہ وُچھمُت تٔتی سُہ وُچھ مےٚ پَتہٕ دۅیہِ ژورِ وِزِ سُہ چھُ آسان یِمنٕے ہردٕ کِس سیٖزنَس منٛز ہرُد تہِ نہٕ کیٚنٛہہ مطلب تھوڑا بہت موسَم چھُ آسان ہردَس کُن چھُ آسان لوٚگمُت یُتھ تھل چھُ آسان لوٚگمُت تَیار گژھنہِ تٔتھۍ سیٖزنَس منٛز چھُ آسان سُہ تہِ ہسا اوس واریاہ زَبردست بڈٕ سُپیشَل اوس سُہ تٔمِس سُہ اوس برابر سُہ اوس نہٕ زیادٕ بوٚڈ نہَ اوس زیادٕ لۄکٔٹ یُس ژٔر چھِ آسان برابر ٲسۍ سۄ ژَرِ ہٕنٛدی پٲٹھۍ مَگر تٔمِس اوس نہٕ کٲشِرۍ پٲٹھۍ پانٛژَن شیٚن سینٹی میٖٹرَن منٛز ٲسۍ تٔمِس کلر بدلان أکِس اِنچ منٛز ٲسۍ تٔمِس کلر بدلان مَلٹی کَلٲرڈ ٲسۍ سۄ